یُس اَسہِ کُنہِ تہِ وِزِ کانٛہہ عیٖد چھِ آسان یا جُمعہ چھُ آسان یا جُمعتہ الوِداع چھُ آسان یا تہِ کُنہِ قٕسمُک اَسہِ کانٛہہ بٔڑۍ دۄہ چھِ آسان یِم ریٚلجَس اَسہِ بٔڑۍ دۄہ چھِ آسان اَتہِ نَس چھُ اَسہِ یِم اَسہِ لۄکٕٹۍ لۄکٕٹۍ باپٲرۍ چھِ آسان تِم چھِ ٹوپہِ اَنان تِم چھِ ٹوپہِ اَتہ نَس کٕنان یُتھُے نٮ۪ماز پٔرِتھ نیرو یا کُنہِ وِزِ بوٚڑ دۄہ آسہِ یا عیٖد چھِ آسان اَمہِ ساتہٕ چھِ تِم ٹوپہِ کٕنان کیںٛہہ چھِ آسان تِم تہِ یِمَن اَتھ چھِ وَنان سُہ پٔرفیوٗم پٔرفیوٗم چھِ أڑۍ آسان اَتہِ نَس کٕنان أڑۍ چھِ آسان تسبیٖح کٕنان أڑۍ چھِ آسان باقٕے چیٖز کٕنان یا اَڑیو چھِ آسان آبِ زَم زَم اوٚنمُت تِمَن لۄکچَن لۄکچَن بوتلَن منٛز تِم چھِ تِم چیٖز کٕنان ییٚمہِ سۭتۍ اَسہِ یہِ ہٮ۪کان چھُ یُس یہِ بِزنِس منٛز چھُ کَران لۄکٕٹۍ لۄکٕٹۍ بِزنِس یِم کَران یِمَن دۄہَن پٮ۪ٹھ یِمَن دۄہَن پٮ۪ٹھ چھِ باقٕے یِم تہِ چھِ آسان اَسہِ یِم یِم اَسہِ ضوٚرَتھ چھِ لَگان ٹوپہِ چھِ تسبیٖح چھِ پٔرفیوٗم چھِ یِم بوتلہٕ چھِ یا باقٕے کینٛہہ تہِ چیٖز چھِ آسان تِم چھِ اَسہِ یِمَن بَڑٮ۪ن دۄہَن پٮ۪ٹھ چھِ یِم مَسجِدَن نٮ۪برٕکَنۍ کٕنان عیٖدگاہَن نٮ۪برٕکَنٮ۪تھ کٕنان یا کُنہِ وِزِ چھُ کانٛہہ جَمگھَٹھ چھُ نیران ییٚمہِ ساتہٕ کُنہِ عیٖدگاہ منٛز نیران یِم چھِ آسان نٮ۪برٕکَنٮ۪تھ روڈَس پٮ۪ٹھ یِم کٕنان یِمَن چھُ بِچارَن اَمہِ سۭتٮ۪ن پَنُن روزگار چھِ یِم ہٮ۪کان اَتھ منٛز تہِ کٕنِتھ یعنی کہِ یہِ چھُ اَکھ اللہ تعلیٰ ہَن تھوٚومُت اَکھ روزگار تہِ یِہِنٛدِ خٲطرٕ نمبر زٕ ییٚمہِ ساتَن عیٖدگاہَس منٛز نیران نٮ۪مازٕ پٔرِتھ اَتہِ نَس چھِنہٕ کُنہِ قٕسمُک کانٛہہ مارکیٹ وارکیٹ آسان کِہیٖنۍ یِم چھِ اَمی ساتہٕ یہِ مارکیٹ لَگاوان تہِ یِم چھِ یِہُنٛد روزگار چھُ اَمہِ ساتہٕ تہِ نیران